بہٕ گٔے مےٚ اوس تِلہٕ کٲم کَرنُک واریاہ زیادٕ شوق پَتہٕ گٔیَس بہٕ تِلہٕ کٲم ہیٚچھنہِ پَتہٕ ییٚلہِ بہٕ تِلہٕ کٲم ہیٚچھنہِ گٔیَس تَتہِ اوس پیٚوان سٕژنہِ تارُن پَن سٕژنہِ سۭتۍ اوس پیٚوان کَرٕنۍ تِلہٕ کٲم اَتھَہٕ سٕژنہِ سۭتۍ اَتھَہٕ ستۍ اوس پیٚوان ڈِزایِن بَناوُن نالَس نَرؠن دامنَس پَتہٕ اوس مےٚ واریاہ مُشکِل گژھان سٕژَن پَکناوٕنۍ اَتھہٕ ستۭۍ مےٚ اوس نہٕ کٕہٕنۍ ڈِزایِن بَنان لگ بگ پنٛدہَن دۄہَن پنٛداہَن دۄہَن ٲسٕس بہٕ واریاہ زیادٕ مُشکِل آو مےٚ تِمَن پَندہَن دۄہَن منٛز تِکیٚازِ مےٚ اوس نہٕ یِوان سَمجی یہِ نَقچہِ بَناوُن چھُ تہٕ بَناوُن کِتھ پٲٹھۍ چھُ پَتہٕ ییٚلہِ بہٕ واریاہ ٹایِم پنٛداہ دۄہ ایٚبو دِتۍ مےٚ پَتہٕ آو مےٚ تُھوڑا تُھوڑا سَمجھ ییتِس کالَس مےٚ پَتہٕ دامنہٕ کوٚر أکِس پھیٚرنَس پَتہٕ اوس مےٚ تَگان دامنہٕ کَرُن پَتہٕ کٔر مےٚ کٲم پَتہٕ ہیٚوچھ مےٚ وارٕ وارٕ ہیٚوچھ مےٚ پَتہٕ نال تہِ بَناوُن نالَس پیٚو واریاہ زیادٕ مُشکِل تَتھ پیٚیہِ مےٚ لگ بگ لگ بگ دامنہٕ کھۄتہٕ زیادٕ دۄہ دِنۍ تِکیازِ تَتھ چھُ آسان واریاہ سَخ ڈِزایِن بَناوُن چھِ نہ وَنان سُہ یہِ چھُ پیٚوان سٕژنہِ سۭتۍ کِہُر کھَنُن سُے کِہُر چھُ پیٚوان کھَنُن یُس یہِ تِلہٕ کٲم چھِ یہِ چھِ واریاہ زیادٕ مُشکِلات آسان اَتھ چھِ پیٚوان واریاہ زیادٕ سۄ اَتھ چھِ پیٚوان أچھۍ اوٗرۍ لاگنہِ أچھَن چھُ پیٚوان أچھَن پؠٹھ چھُ واریاہ پریٚشَر پیٚوان اَدٕ چھِ ہیٚکان اِنسان کُنہِ اَدٕ چھُ ہیٚکان اِنسان یہِ کٲم کٔرِتھ پَتہٕ پیٚو مےٚ واریاہ زیادٕ مُشکِلات گوٚو مےٚ یہِ تِلہٕ کٲم ہیٚچھنَس منٛز آخٕر کار تہٕ ہیٚوچھ مےٚ پَتہٕ یہِ تِلہٕ کٲم لاگُن پَتہٕ ہیٚوچھ مےٚ تِلہٕ بَناوُن نال وال ہیٚوچھ مےٚ پَتہٕ آز چھَس بہٕ شُکُر رۄبَس کُن اَز چھَس بہٕ پھیٚرَن پانہٕ پنٛنہِ اَتھٕ کران مگر مےٚ اوس واریاہ زیادٕ شوق یہِ تِلہٕ کٲم کَرٕنۍ یہِ چھُ پیٚوان سٕژنہِ سۭتۍ تِلہٕ بَرُن سٕژنہِ منٛز پَن پیٚوان اَکہِ اَنٛد تھَاوُن پَتہٕ پیٚوان نالَس منٛز بَرُن یہِ کَلَس منٛز پیٚوان تھاوُن اوٚڑ تِلہٕ اوٚڑ پیٚوان یَپٲرۍ تھاوُن ییٚمِس یَتھ ییٚمہِ یَتھ اَتھَس کُن پیٚوان تھاوُن اَدٕ چھُ یہِ ہیٚکان اِنسان پَتہٕ پیٚو مےٚ واریاہ زیادٕ دیان دیُن اَتھ کُن اَدٕ چھُ ہیٚوک مےٚ یہِ کَمپٕلیٖٹ کٔرِتھ ٲخٕرکَار تہٕ ہیٚوچھ مےٚ پَتہٕ تِلہٕ لاگُن